سٲنِس نیچرُک تہِ چھُ واریاہ اکھ اہم رول اَدا کَران یتھ مَنٛز أسۍ ہیٚکو ؤنِتھ کہِ ٹرٛاوٕل ایٚکسپیٖریَنس کیٛاہ چھُ اَسہِ گَژھان اَتھ مَنٛز چھُ سارِوٕے کھۄتہٕ برٛونٛہہ یِوان أرٕتھ کُییٖک یتھ أسۍ بنیُل چھِ ونان اچانٛک اگر بُنیُل چھُ گَژھان تہٕ سٲنۍ گٲڑۍ ہیٚکہِ دُبہٕ گٔژھِتھ یا پَلٹِتھ یا کُنہِ سۭتۍ لٔگِتھ تِکیٛاز بُنلہِ وِزِ چھ تُہۍ پَنُن بیلَنس مَطلَب چھُ نہٕ روزان ٹھیٖک کِہیٖنٛۍ تہٕ تمہ پَتہٕ بیٛاکھ چیٖز ہیٚکہِ اچانٛک واریاہ زیادٕ لینٛڈ سٕلایڈس ہیٚکان گٔژھِتھ اگر أسۍ تتھ ایٚریاہَس مَنٛز آسو یتھ ایٚریاہَس مَنٛز پہاڑ چھُ کَنہِ چھُ تہٕ یِتھٕ کٔنۍ أسۍ خاص کَر وُچھان چھِ جوٚم روڈَس پٮ۪ٹھ لینٛڈ سٕلایڈس کۭژاہ چھِ گَژھان تہٕ تمہِ سۭتۍ تہِ ہیٚکہِ سانہ گاڑِ کانٛہہ کٔنۍ یِتھ تہٕ تَمہِ سۭتۍ ہیٚکہِ سانہِ گاڑِ مَنٛز نۅقصان وٲتِتھ یا پھِر اَسہِ ہیٚکہِ نۅقصان وٲتِتھ تہٕ اِتھٕے کٔنٮ۪تھ چھُ بیٚیہِ اگر گَگراے چھُ گَژھان وُزمل چھُ گَژھان تہٕ اچانٛک چھُ کُنہ تہِ جایہِ سُہ پھٹان تہٕ تَمہِ سۭتۍ تہِ ہیٚکہِ واریاہ زیادٕ یِم لینٛڈ سٕلایڈس گٔژھِتھ تہٕ یِم چھِ کیٚنٛہہ چیٖز یمو سۭتۍ اَسہِ باسان چھُ زِ اَسہِ پَزِ تھوڑا دھیان تھاوُن ٹرٛاوُل اگر أسۍ کَران چھُ تہٕ اگر بہٕ وَنہٕ نیچرٕ سۭتۍ کِتھٕ کٔنی ہیٚکو أسۍ بَچَت یِمن نِش یمو سۭتۍ أسۍ ٹرٛاوُل اِنشورَنس نِش گَژھان چھِ سارِوٕے کھۄتہٕ برٛونٛہہ ہیٚکو أسۍ یہِ کٔرِتھ زِ ییٚمہِ ساتہٕ اَسہِ باسہِ آلارمِنٛگ سُچویشَن چھِ جیسے یِتھٕ کٔنۍ لینٛڈ سٕلایڈس چھِ گَژھان اَسہِ پَزِ نہٕ تَمہِ ساتہٕ ٹرٛاوُل کَرُن کیٚنٛہہ اَسہِ پَزِ تھوڑا لِمِٹِڈ روزُن یِتھٕے کٔنٮ۪تھ بیٚیہِ اگر ییٚمہِ ساتہٕ اَسہِ باسان چھُ بِنیُل گوٚو اَسہِ پَزِ جلدی گٲڑۍ رُکاوٕنۍ تہٕ نیٚبرٕ گاڑِ مَنٛز وَسُن تہٕ تَمہِ نیٚبَر بِہُن یِتھٕے کٔنٮ۪تھ ییٚمہِ ساتہٕ تہِ اَسہِ باسہِ گگراے وُزمل چھِ گَژھان اَسہِ پَزٕ نہٕ گاڑِ گٲڑۍ چلاوٕنۍ کیٚنٛہہ اَسہِ پَزِ کانٛہہ اِژھ جاے ژھانٛڈٕنۍ یَتیٚتھ أسۍ سیٚف تہٕ سِکیور روزو